اَسلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتہ مےٚ چھِ ناو مَسرَت بہٕ کیٛاہ چھَس کَران روزنہٕ باپَت روزنہٕ باپت یا وَنَو أسۍ کہِ پَنٕنۍ ضٔروٗرت پوٗرٕ کَرنہٕ باپت چھِ أسۍ وٕنۍکٮ۪نَس پَرنَس سۭتۍ سۭتۍ کٲم کار کَسٕب کَران تہٕ أسۍ چھِ یہِ ڈِسایِڈ کَران ایز کیریَر پاتھ تِکیٛازِ کہِ وٕنۍکٮ۪نَس چھِ اَسہِ پَتَہ کہِ ییٚتہِ چھِ اَن اٮ۪مپٕلایمٮ۪نٛٹ واریاہ زیادٕ جاب چھُنہٕ سٲلمَن مِلان کِہیٖنۍ تہِ نہٕ تَمہِ خٲطرٕ چھِ أسۍ کانٛہہ یُس أسۍ کٲم کَران چھِ آسان پَرنَس دوران تٔتھی منٛز نٔے نٔے مٮ۪تھٲڈٕس اِستعمال کٔرِتھ نٔو نٔو ٹٮ۪کنالجی اِستعمال کٔرِتھ چھِ أسۍ سُے بَناوان تٔتھی منٛز پَنُن کیریَر بَناوان اوٚتَس تام اگر أسۍ کانٛہہ کٲم سِٹاٹ چھِ کَران یُس أسۍ صِرف پانٕے یٲژَن زانان چھِ آسان یا پانَے یٲژ کَران چھِ آسان پٔرِتھ لیٚکِتھ پَڑٲے کمپٕلیٖٹ کٔرِتھ چھِ أسۍ اَتھ منٛز باقٕے کورِ تہِ اِنوالٕو کران تہِ باقیَن کورٮ۪ن تہِ ہیٚچھناوان تہٕ تِتھ کٔنۍ چھِ تِمَن کورٮ۪ن تہِ بٮ۪نِفِٹ مِلان تِم تہِ تِمَن تہِ چھُ روزگار مِلان تہٕ اَسہِ تہِ چھِ تِتھۍ کٔنٮ۪تھ اَصٕل بٮ۪نِفِٹ مِلان بیٚیہِ چھِ أسۍ وٕچھان تَتھ کامہِ کارَس رِلیٹِڈ ما چھِ کانٛہہ سِکیٖم گورمٮ۪نٛٹٕکۍ طرفہٕ آمٕژ دِنہٕ فار اٮ۪گزامپٕل کانٛہہ لون وون مَہ چھِ آمُت دِنہٕ تہٕ سُہ اِستعمال کٔرِتھ چھِ أسۍ پَنُن یہِ کار برٛونٛہہ کُن پَکناوان تہٕ دۄہ کھۄ دۄہ زیادٕ کھۄتہٕ زیادٕ ترقی کران یِتھَے کٔنٮ۪تھ چھِ أسۍ اَتھ یہِ اَتھ یہِ کامہِ کارَس منٛز پنُن فیوٗچَر ڈِسایِڈ کَران گۄڈٕ گۄڈٕ چھِ واریاہ مُشکِلات اَتھ منٛز تہِ یِوان مَگر تَمہِ پَتہٕ چھِ أسۍ محنت کٔرِتھ تہٕ نٔے نٔے طٔریٖقہٕ اَپنٲوِتھ پَنُن کیریَر ڈِسایِڈ کَران أتھۍ کامہِ کارَس منٛز